کۄلگٲمِس منٛز چھُ ماشاللہ ہَر کٲنسہِ پَنُن پَنُن گرٕ وۄنۍ اَگر کانہہ نیٚبرٕ پٮ۪ٹھ یور پَرنہٕ خٲطرٕ یا کٲم کرنہٕ خٲطرٕ چھُ یِوان تہٕ ییٚلہِ اَگر وۄنۍ کٲنسہِ زٕ مَکان آسہِ یا کٲنسہِ آسہِ اکھ مَکان یا نو مَکان اَتہِ بَناون کانہہ شِفٹ آسیٚس تور کَرُن کیوں کہِ یُس تٔمِس پرون مَکان چھُ آسان سُہ چھُ سُہ دِوان یِم نیٚبرٕ پٮ۪ٹھ یِم یور مزدوٗر یور کٲم کرنہٕ خٲطرٕ چھِ یِوان سُہ چھُ سُھ تِمن رینٹَس پٮ۪ٹھ ہٮ۪کان دِتھ تَتہِ روزنہٕ خٲطرٕ چھُ سُہ تِمن دِوان اَمہِ سۭتۍ چھُنہٕ سُہ گرٕ تہِ بیٚکار روزان کیٚنہہ تہٕ تَمہِ سۭتۍ چھُ تھوڑا ریونوٗ جینریٹ گژھان تٔمِس گرٕ وٲلۍ سٕندۍ خٲطرٕ تہٕ اَمہِ اَپور چھُ کۄلگٲمِس منٛز چھُنہٕ تیوٗتاہ کِراے کیٚنہہ یوٗتاہ نیٚبرٕ چھُ اَگرٕے فار اٮ۪گزامپٕل اَگرٕے نیٚبرٕ دہ ساس رۄپیہِ کِرایہِ چھِ أکِس کَمبرَس ییٚتہِ چھِ زٕ ساس رۄپیہِ کِرایہِ تٔتھۍ کَمبرَس تہٕ یہِ ہاوسِنگ رینٹ چھُ اوٚورآل ییٚتہِ واریاہ زیادٕ کَم کۄلگٲمِس منٛز یا کٔشیٖر منٛز اوٚورآل ایز کَمپِیٲڑ ٹوٗ نیٚبرِم یہِ چھےٚ رینٹ تَمہِ حِسابہٕ چھُ ییٚتہِ واریاہ زیادٕ کَم